اَکہِ لَٹہِ بہٕ اوسُس سایٹہِ پؠٹھ اَسہِ ٲس تَتہِ ڈرینہِ ہٕنٛز کٲم چَلان مےٚ گٔے اَکھ غَلطِی کہِ مےٚ تھوو نہٕ پورٕ دِیان کِہیٖنۍ تہٕ یہِ ڈرین ٲں یُس یہِ ڈِرینہِ ہُنٛد اَکھ سُہ دیوار اوس سۄ بَنے ۂج پہَم صُبحَن یی ہَن اَفسر اِنسپیٚکشنَس کَرہن یہِ ڈریٖن چیٚک یہِ چھا ٹھیک بَنیمٕژ وَنہِ یہِ کَرُن مےٚ اُوس سَنبالُن کِینٛہہ مےٚ اوس یہِ ونکیٚسٕے یہِ سَنبالُن مےٚ مےٚ آو اَکھ آیڈِیا مےٚ کٔر کٲم مےٚ أنۍ موٚزوٗر بیٚیہِ أنِم مِستٕرۍ یِمَن دوٚپ مےٚ تُہۍ کٔرِو اَتھ أنٛدرٕ نؠبرٕ پَلستَر تِمو کٔر کٲم تِمو کوٚر اَتھ پلَستر أنٛدرٕ نؠبر إم تھوڑا ییٚتؠن یہِ ۂج ٲس گٔمٕژ اَتؠن تہِ کوٚرُکھ بُروٗنٛٹھ پَہَم تہِ کوٚرُکھ کوٚرُکھ یہِ برابر تہٕ کوٚرُکھ ییٚلہِ یہِ سیٚٹ گوٚو وَنہِ اوس یہِ باسان اَتؠن اَتھ چھِ کِینٛہہ گوٚو گَڑ بَڑ گوٚمُت تہٕ یِتھ پٲٹھۍ ییٚلہِ صُبحن آیہِ پتہٕ کہِ انسپیٚکشنَس ہُم تِمو وُچھ تِمو ون باسیٚو نہٕ کِہیٖنۍ گَڑ بَڑ تِمو کوٚر ایٚپرُو پَتہٕ